مطلب رایڈ کُنہِ پٮ۪ٹھ کَرُن چھُ مےٚ میون فیورِٹ رایڈ چھِ ہارٕس رایڈِنٛگ مطلب کہِ اوترٕ ٲسۍ أسۍ پِکنِک گٔمٕتۍ یوٗسمَرٕگ تَتہِ چے مےٚ گُرۍ سَوٲرۍ یعنی کہِ ہارٕس رایڈِنٛگ کوٚر مےٚ تَتہِ مےٚ کوٚر واریاہ اِنجاے کیٛازِکہِ سُہ چھِ اَکھ سانہِ کٔشیٖر منٛز واریاہ فیمَس ییٚتہِ پٮ۪ٹھ ٹوٗرِسٹ نیٚبرٕ پٮ۪ٹھ چھِ یِوان تِم چھِ پَتہٕ ییٚتہِ کَران رایڈ ہارٕس رایڈِنٛگ یا ہَر کٲنٛسہِ چھِ یہِ پَنُن پَنُن مَطلَب فیورِٹ آسان تہٕ تَوَے تَوَے چھَس بہٕ تَتھ واریاہ زیادٕ لایِک کَران اٮ۪نجاے تہٕ کَران تہٕ واریاہ چھِ فِلمن منٛز تہِ چھِ ہاوان ہارٕس رایڈِنٛگ تہٕ مےٚ چھِ تَوَے سُہ پَسنٛد